سرینَگَر چھ واریاہ زیادٕ بیوٗٹِفُل جاے سرینَگَر چھُ یِوان ماننہٕ ہاٹ آف کَشمیٖر امہِ وَجہِ سۭتۍ کیازِ کہِ ییٚتہِ چھ اکھ مُغلَن ہٕنٛزٕ واریاہ تِم فیمَس ڈیٚسٹٕنیشنہٕ بَس یہِ چھُ واریاہ ڈیٚولَپٕڈ کَمپیٚٲڈ ٹُو اَدَر ڈِسٹرکس تہٕ یِمو جایو مَنٛز چھِ یِوان فیمَس ڈَل لیک یَتھ زَن وَنان چھِ یہِ چھُ واریاہ اکھ اِمپوٹَنٹ ٹوٗرسٹ ڈیٚسٹِنیشَن وٲلڈ فیمَس جاے چھِ یہِ ڈَل لیک بُلواڈ یَتھ وَنان چھِ بُلواڈ روڈ بُلواڈ ڈَل ڈَلَس مَنٛز اَگر أسی وٕچھو شِکارا رایڈ چھِ ہاوُس بوٹ سٹے چھُ فلوٹِنٛگ مارکٹ چھُ اتھ مَنٛز چارچِناری چھُ بیک گراوُنٛڈَس مَنٛز چھُ یِوان اتھ زَبَروَن ہِلزُک وِو اگرے ایٚلانگ دَ بُلواڈٕے پَکو أسۍ اَپٲرۍ تہِ چھِ واریاہ فیمَس جایہِ پری محل چھِ جاے یَتھ مَنٛز پری محل چھ واریاہ بیوٗٹفُل ڈیٚسٹِنیشَن رویَل سپرِنٛگ گولف کورس چھُ تَپٲری یا چشمہ شاہی چھُ یِوان بوٹنِکَل گاڈن چھُ یِوان ٹولِپ گاڈَن چھ یِوان مَطلَب واریاہ واریاہ بیوٗٹفُل ڈیٚسٹِنیشَنہٕ چھِ اَپٲرۍ وٕچھُن لایق یا اگَرے أسۍ برونٛہہ کُن پَکو بیٚیہِ تَپٲرۍ چھُ یِوان پَتہٕ نِشاط گاڈن چھُ یِوان شالیٖمار گاڈن چھُ یِوان ہٲروَن چھُ یِوان مَطلَب ڈِفرَنٛٹ ڈِفرَنٛٹ جایہِ چھِ ہر کُنہِ جایہِ چھِ پَنٕنۍ پَنٕنۍ سِگنِفِکنٕس ہر کُنہِ جایہِ چھِ پَنٕنۍ پَنٕنۍ اِمپوٹَنٕس واریاہ بیوٗٹفُل جَگہ چھ یِم اپٲری چھُ حَضرَتبَل تہِ چھُ یِوان ٹوٗرسٹ ہیٚکَن اور یِتھ تِم ہیٚکَن مَزٕ تُلِتھ گَژھان تہِ چھِ واریاہ زیادٕ ٹوٗرسٹہٕ اور واریاہ اَصل جاے چھِ